وعلیکم سلام اہن حظ آ اچھا اچھا اچھا یہِ کٔمہِ حظ ڈیٹٕچ چھِ اچھا اچھا کٔژِ بَجہِ ٲسوٕ تۄہہِ یہِ کٔرمٕژ بُک اچھا ایکچولی حظ ایکچولی گٔے اَسہِ کٲم حظ موسَم خٲطرٕ تَمہِ موٗجوٗب ہسا گٔے یہِ ڈِلے

اَمہِ خٲطرٕ چھِ أسۍ ییٚتہِ مازرَت یژھان تَمہِ خٲطرٕ چھِ أسۍ مازرَت یژھان سوری سَر تۄہہِ یِیو پَنہِ ٹایمہٕ پانے تُہۍ کٔرِو ویٹ نیکسٹ یُس بٚییہِ یہِ ٹایم تمہِ خٲطرٕ کٔرِو تُہۍ ویٹ تۄہہِ یِیو تَمہِ گَرِ میسیج ٹھیٖک چھا حظ سوری سَر یہِ چھُ ایکچولی آسن پانے یہِ چھُ ٹایمِنگ کَران تمٕے أسۍ ما ہیکو اَتھ خٲطرٕ کیٚنٛہہ اِنفارمٮ۪شن تۄہہِ دِتھ لگ بگ تُہۍ پیٲرِو أکِس گَنٹس تامَتھ تۄہہِ یِیو پانے کال تورٕے نہ حظ فٕلایٹ گَژھِ موسم گَژھِ ٹھیٖک تہٕ فٕلایٹ گَژھِ لگ بگ کٔرِو تُہۍ گَنٹہٕ کھنڑس ویٹ ٹھیٖک ٹھیٖک چھِ حظ سوری چھِ حظ مازرَتھ چھِ یژھان ووں موسَم گوٚو خراب أسۍ ما ہیکو تَتھ کیٚنٛہہ کٔرتھ یہِ چھُ نیچرَل پرابلم تہٕ تمہِ خٲطرٕ حظ مازرَتھ أسۍ کَران أسۍ حظ کَرو تۄہہِ کَنٹیکٹ ٹھیٖک حظ اوکے سَر اوکے اسلامُ علیکم